وعلیکُم سلام ٹھیٖک چھُو حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ سٮ۪کھ کٕنان مےٚ آسہٕ سیٚکہِ گاڑِ زٕ ژور ضوٚرَتھ مےٚ کٔے دِیِو سٮ۪کھ نہ وُہ ساس نہٕ کیٚنٛہہ یہِ چھِ زیادٕ گَژھان پَنٛدہن ساسَن منٛز دِیِو نہ پنٛدہن ساسَن منٛز دِیِو تہٕ بہٕ رَٹہٕ زٕ ژور گاڑِ نہ ژور گاڑِ سوٗزیو اَدٕ سا ٹھیٖک چھِ